مےٚ چھِ پنٛنِس گامَس منٛز ساروٕے کھۄتہٕ زیادٕ پَسنٛد پَنُن جنٛگُل یِوان ییٚتہِ واریاہ کُلۍ چھِ تَتیُک ماحول چھُ واریاہ شانتہٕ تہٕ صاف تمہِ موٗجُب چھُ مےٚ سُہ واریاہ پَسنٛد